واریاہ مِسکَنسٮ۪پشَنٕز چھِ کَشمیٖری زَبان مُتعلِق واریاہ لُکھ چھِ سَمجھان یۄس کَشمیٖری زَبان چھِ یہِ چھَنہٕ زَبان کیٚنٛہہ یہِ چھِ اکھ ڈایلٮ۪کٹ مَگر تِمَن واریاہَن لُکَن چھِنہٕ پَتَہ کِہیٖنۍ یۄس کَشمیٖری چھِ یہِ چھِ اکھ پرٛاپَر زَبان یَتھ پَنُن گرٛیمَر چھِ پَنُن لِٹریچَر چھِ بیٚیہِ پَنٕنۍ گٕلوبَل سِگنِفِکٮ۪نٕس چھِ یَتھ مطلب پوٗرٕ دنیاہَس منٛز چھِ مطلب کَشمیٖری ڈایَسپوٗرا ہَر کُنہِ سایڈٕ مطلب مےٚ مِسکوٚنسٮ۪ن چھِ یِمہٕ مِسکَنسٮ۪پشَنٕز گٔے یِتھۍ پٲٹھۍ آیہِ یِم مطلب وٕجوٗدَس منٛز تِکیٛازِ ہَر کانٛہہ یُس أسۍ وٕچھان چھِ سوشَل میٖڈیا چھُ کھُلاوان أسۍ یا کانٛہہ تہِ ایپ اَگر أسۍ کھُلاوو مطلب یۄس أسۍ یوٗز چھِ کران مطلب لِنٛکٕڈ اِن چھِ گوٗگٕل چھِ یا سِنیپ چیٹ چھُ یا اِنَسٹاگرٛیم چھِ یا فیس بُک چھِ یا یوٗٹیوٗب چھِ أسۍ چھِ ہَر کُنہِ پٮ۪ٹھ وٕچھان لُکھ چھِ کران کَتھ اُردو پٲٹھۍ مطلب أسۍ چھِ أسۍ چھِ وٕچھان کَم کٔلیٖل یُس کۄنٹٮ۪نٛٹ چھِ آسان سُہ چھِ آسان کَشمیٖرَس منٛز آمُت وَنٛنہٕ یِتھ پٲٹھۍ چھِ لُکَن ذہنَس منٛز سَمجھ تران کہِ کَشمیٖریَس چھِنہٕ کِہیٖنۍ سِگنِفِکٮ۪نٕس یا کَشمیٖری چھِ ڈایِنٛگ گژھان لیکِن واریاہَن لُکن چھِنہٕ پَتَہ کِہیٖنۍ کَشمیٖری چھِ کَشمیٖری چھِنہٕ مطلب ڈایِنٛگ کِہیٖنۍ یہِ چھِ وٕنۍ تہِ زِندٕ اَمِکۍ روٗٹٕس چھِ وٕنۍ تہِ ٹھیٖک مطلب بیٚیہِ کیٚنٛہہ کانسٮ۪پشَنٕز چھِ مطلب غلط فہمی چھِ مُتعلِق یَتھ کَشمیٖری زَبانہِ مُتعلِق یہِ کَشمیٖری زَبان چھِ سیم لایِک ایز اُردُو مَگر یہِ چھِ ڈِفرَنٛٹ تِکیٛازِ یۄس اُردو لٮ۪نٛگویج چھِ تَتھ چھُ اَکھ اَکھ پَنُن اَلگ گرٛیمَر پَنُن اَلگ ڈایلٮ۪کٹ پَنٕنۍ اَلگ سٕپیٖکٲرٕس اینٛڈ یۄس کَشمیٖری چھِ اَتھ چھِ پَنُن اَلگ لِٹریچَر اکھ پَنُن الگ گرٛیمَر تہٕ بیٚیہِ چھِ اَتھ پَنٕنۍ مطلب اَلگ خٲصِیت بیٛاکھ یا یہِ چھِ یہِ مِسکَنسٮ۪پشَن چھِ مطلب یِم تَمام کَشمیٖری لُکھ چھِ یِم چھِ کٲشِرۍ مطلب وَنان مَگر یہِ چھِنہٕ چھِ پوٚز کِہیٖنۍ تِکیٛازِ کَشمیٖری یُس چھِ کَشمیٖری یۄس مطلب رِیاسَت چھِ کٲشٕر رِیاست اَتھ منٛز چھِ واریاہ قٕسمَن قٕسمَن ہِنٛدۍ لُکھ روزان کیٛاہ لُکھ روزان گُجِرۍ چھِ روزان بٔکٕروال چھِ روزان پَستوٗنۍ چھِ روزان تہٕ مطلب واریاہ واریاہ بیٚیہِ ٹرٛایبَل گرُپ چھِ روزان ہَر کانٛہہ گرُپ چھِ اَلگ اَلگ پٲٹھۍ کَتھ کرنہٕ اَلگ اَلگ زَبانہِ منٛز کَتھ کران تہٕ اَمہِ پَتہٕ چھِ اَسہِ باسان شایَد نِبرِم شایَد کَشمیٖری چھِ سٲلِم لُکھ یہِ مطلب یہِ کران مطلب سیم کٲشُر کران مَگر یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ اَگر اَسہِ ہیوٚر پہاڑَن کُن گژھُن وَتہِ کَنٛگَن ایریا کَرو وِزِٹ اَکھال کَرو وِزِٹ مطلب بالتَل گژھو سۄنمَرٕگ گژھو یِم تَتِکۍ لُکھ چھِ تِم چھِ پرٛٮ۪فَر کران یہِ کران تِم چھِ پرٛٮ۪فر کران تِم چھِ اُردو پٲٹھۍ کَتھ کران تِکیٛازِ اَگر أسۍ تور گژھو مطلب مطلب آرِجنَل کَشمیٖری منٛز سٲنۍ ٲسۍ کٲشِر اَسہِ گژھِ واریاہ مِشکِلات فیس اَگر نہٕ اَسہِ اُردو آسہِ تَگان کِہیٖنۍ تہِ یِتھ پٲٹھۍ تہِ چھِ اَسہِ باسان شایَد کَشمیٖری چھِ سٲنۍ لُکھ اِکوَٹَے بولان یہِ چھِنہٕ کِہیٖنۍ تہِ یۄس کَشمیٖری چھِ کَشمیٖرَن چھِ واریاہ لُکھ یِم اَلگ اَلگ زَبان چھِ بوزان مےٚ ووٚن تۄہہِ اوٚتام کِم کِم چھِ تَتٮ۪ن بیٛاکھ مِسکَنسٮ۪م چھِ چھِ یَتھ کَشمیٖری چھِ اَتھ چھَنہٕ کٕہۭنۍ گٕلوبَل سِگنِفِکٮ۪نٕس یہِ چھِ مَگر اَپُز تِکیٛازِ اَتھ چھِ گٕلوبَل سِگِنِفِکٮ۪نٕس واریاہ کِتھۍ پٲٹھۍ تِکیٛازِ اَگر تُہۍ وٕچھو کَشمیٖرُک ڈایَسفورا چھِ سُہ چھِ ہَر کُنہِ سایڈٕ دُنیاہَس منٛز پھہلِتھ نَاٹ اونلی کَشمیٖر ڈایَسفورا اَگر أسۍ بیٛاکھ ڈایَسفورا تہِ وٕچھو ڈایَسفورا مطلب گٔے تِم لُکھ یِمَن اوٚرِجَن چھِ کٲشُر مَگر تِم چھِ روزان آوُٹ سایِڈ اِنٛڈیا آوُٹ سایِڈ لایِک کُنہِ بیٚکِس مطلب مٕلکَس منٛز تِم تہِ چھِ تَتہِ مطلب پَنُن اِنفٕلَنٕس ترٛاوان پَنٛنٮ۪ن دوستَن سۭتۍ باقیَن چیٖزَن سۭتۍ کَتھ باتھ کران تہٕ یِتھ پٲٹھۍ تہِ چھِ یہِ اَمہِ سۭتۍ تہِ گژھِ یہِ مِسکَنسٮ۪پٹ دوٗر اَگر لُکَن اٮ۪ویرنٮ۪س کَرو یہِ اَتھ چھِ یوٗتاہ ڈایَسفورا تہٕ اَمہِ سۭتۍ تہِ گژھِ یہِ مِسکَنسٮ۪پشَن دوٗر بیٛاکھ چیٖز چھِ اَمہِ اَسہِ مِسکَنسٮ۪پشَن یُس کَشمیٖری چھِ یہِ چھِ ڈایِنٛگ مطلب اَتھ چھِنہٕ کٕہیٖںی لیکِن اَگر أسۍ اِن رِیَلٹی اِن گرٛونٛڈٕس وٕچھو کَشمیٖری چھِنہٕ ڈایِنٛگ مطلب اَتھ چھِ تھوڑا اَمیُک لِمِٹٕڈ یوٗز کران کَم اَسہِ چھِ اَمیُک لِٹریچر چھِ اَسہِ موٗجوٗد کالجَن منٛز لَبریریَن میوٗزیَمَن منٛز تہٕ بیٚیہِ چھِ اَمِکۍ یوٗز أسۍ واریاہ آرام سان گرَن منٛز یوٗز کران مطلب پَنٕنۍ دوس مطلب نیٹِو زَبانہِ منٛز کَتھ کران تہٕ بیٚیہِ چھِ أسۍ اِنوایِٹ تہِ کران مطلب کٲشِرۍ روٚف لاگان عیز دۄہ بوزان مطلب کٲشِرۍ پَلو لاگان تِتھۍ پٲٹھۍ چھِ أسۍ یہِ کران أسۍ کِتھ پٲٹھۍ ہٮ۪کو یِم اٮ۪ڈرٮ۪س کٔرِتھ یِم مِسکَنسٮ۪پشَن اَسہِ پَزِ اٮ۪ویرنٮ۪س کَرٕنۍ پرٛوگرامٕز کَرٕنۍ گورمٮ۪نٛٹ سِکیٖمٕز پَزَن اَسہِ تھاونہِ بیٛاکھ چیٖز پَزَن کَرُن اَسہِ مطلب کَمپَلسٔری سَبجَکٹٕس پنٛنٮ۪ن سکوٗلَن منٛز تھاوٕنۍ یِتھ پٲٹھۍ ہٮ۪کو أسۍ یِم چٖیٖز مطلب اٮ۪ڈرَس کٔرِتھ